بہٕ چھَس دۄہے فَجَر نٮ۪مازِ پَتہٕ صُبحے سورُے یاسینٕچ تِلاوَت کَران تہٕ یہِ ووت مےٚ لَگ بَگ بَچپَن پیٚٹھٕ کَران تہٕ مےٚ چھُ سکوٗن میلان اَمہِ سٍتۍ تہٕ میٛون دِل چھُ وارِیاہ نَرَم گوٚمُت اَمچہِ تِلاوَتہِ سٍتۍ تہٕ یہِ ہَر کُنہِ چیٖزَس چھُ ماننہٕ یِوان یُس تہِ زِنٛدٕ جان چھُ تَتھ چھُ دِل تہٕ سورہ یاسیٖن چھُ یِوان قۅرانٕچ قۅرانُک دِل ماننہٕ اَمیُک وارِیاہ مُف فٲیدٕ چھُ مےٚ میلان بہٕ ییٚمہِ وِزِ پَریشان آسہِ یا کیٚنٛہہ تہِ کُنہِ تہِ چیٖزٕچ کُنہِ تہِ چیٖزَس منٛز پھٔسِتھ آسہِ پَریشٲنی آسہِ تہٕ بہٕ چھَس تَمہِ وِزِ سورہ یاسینچ تِلاوَت کَران تہٕ اَمہِ سٍتۍ چھُ مےٚ وارِیاہ سکوٗن میلان مےٚ چھُ ہَر دۄہ سورہ یاسیٖن پَرنُک عادَت تہٕ ییٚمہِ دوہ نہٕ مےٚ یہِ بہٕ ہیٚکہٕ نہٕ پٔرِتھ اَمِچ تِلاوَت ہیٚکہٕ نہٕ کٔرِتھ تَمہِ دۄہ چھُنہٕ مےٚ سکوٗن میلان کِہیٖنٛۍ نہٕ دۄہ چھُ مےٚ باسان پَریشان دۄہَس چھَس بہٕ آسان پَریشان کہِ اَز ہیٚچ نہٕ مےٚ اَمِچ تِلاوَت کٔرِتھ مےٚ چھِ وارِیاہ لَگاو لوٚگ گوٚمُت اَتھ سٍتۍ تہٕ مےٚ گَژھِ کُنہِ تہِ حالتَس منٛز تہٕ کُنہِ تہِ صوٗرتَس منٛز اَمِچ تِلاوَت یِنۍ کَرنہٕ دۄہَے سورہ یاسیٖن سٍتۍ چھُ دِل گَژھان نَرٕم یہِ چھُ اَسہِ اَکھ سُہ ذٔریعہِ ییٚمہِ سٍتۍ اَسہِ زِنٛدٕگی گُزارنُک توفیٖق چھُ میلان ییٚمہِ سٍتۍ اَسہِ ہیٚچھان چھِ یُس اَسہِ سَبَق چھُ دِوان کہِ اَسہِ کِتھٕ کٔنۍ پَزِ زِنٛدٕگی گُزارٕنۍ تہٕ کِتھٕ کٔنۍ پَزِ پَنٕنۍ پَنُن دیٖن اَسہِ فالوٗ کَرُن تہٕ کِتھٕ کٔنۍ پَزِ اَسہِ رٔژٕ کامہِ کَرنہِ سورہ یاسیٖن سٍتۍ چھَس بہٕ دۅہٕے پَنُن دۄہ سِٹاٹ کَران سورہ یاسیٖن چھُ قۅرانُک دِل یِوان ماننہٕ اَمہِ کی بَرکتہٕ چھِ أسۍ پَریشٲنِیو نِش دوٗر روزان بہٕ چھَس دوہَے نٮ۪ماز پَران تہٕ دۄہَے چھَس قۅرانٕچ تہِ تِلاوَت کَران بہٕ چھَس دۄہَے اَکھ اَکھ رُکوہ نٮ۪مازِ پَتہٕ پَران مَگَر سورہ یاسیٖن چھَس بہٕ سٍتۍ سٍتۍ اَتھ سٍتۍ تہِ پَران تِمہٕ چھَس بہٕ ڈیلی بیٚسِزس پیٚٹھ کَران تِلاوَت